کٔشیٖرِ منٛز یِم خاص جایہِ یا خاص ڈِسٹرک چھِ یِمَن مَنٛز گٔژھِتھ اِنسان پَنُن قۭمتی وقت ہیٚکہٕ آرام سان آرام سان گُزٲرِتھ زِ تٔمۍ سُنٛد یہِ ذہنی سکوٗن آسہِ تٔمِس یی ذہنی سکوٗن تٔمۍ سٕنٛز رُح گَژھِ شادوآباد اتھ مَنٛز چھِ یِوان یِم ڈسٹرکس چھِ یِوان گۄڈنکُے چھُ یِوان سریٖنَگر اَتہِ چھِ ہیٚکان اَتہِ چھِ سیٚنِما ہال اَتہِ چھِ اتہِ چھِ مالہٕ تِمَن مَنٛز ہیٚکَن اِنسان شوپِنٛگ کٔرِتھ یا اَتہِ چھِ واریاہ زیادٕ ریٚسٹورنٹٕس یِم نٔے نٔے چھِ یِتھ پٲٹھۍ زَن تاج ہوٹَل چھ ریٚڈِسَن چھُ ریٚڈِسَن چھُ زَن تاج ہوٹَل چھُ چاے جاے چھِ کٔشیٖر ہٕنٛد یِم بہتریٖن ہوٹَل چھِ یا اَتہِ یِم کٔشیٖرِ مَنٛز یِم سرینگرَس مَنٛز ڈلگیٹَس پیٹھ ڈلگیٹَس پیٹھ چھِ یِم وَتَن پیٹھ چھِ بیٚہوان یِم غزہ چھِ بَناوان ریڑیٚن پیٹھ تِم تہِ چھِ واریاہ زیادٕ اصل اِنسانَس چھ اکھ چھ یِوان ڈَل لیکُک اکھ نَظارٕ خوٗبصورَت نَظارٕ بیٚیہِ چھ اَپٲری انسان کھیٚوان تہِ بیٚیہِ چھُ یُس یَتھ ڈَلگیٹَس مَنٛز چھ تَتہِ چھِ پَتہٕ شِکارا رایڈ کران شِکارِ مَنز چھِ پَکان پَتہٕ چھِ تَتھ سَوٲرۍ کھیٚوان تَتہِ چھ پَتہٕ اکھ بازَر تہِ لَگان ییٚتہِ واریاہ زیادٕ چیٖز چھِ کھیٚوان تَپٲری چھِ یِوان اکھ چھُ اِنسان ہیٚکان قُدرتی نَظارَن ہُنٛد لطف تُلِتھ بیٚیہِ چھ تَپٲری کھیٚن چیٚن تہِ کھیٚن چیٚن تہِ تہِ موٚیَثَر تمہِ عَلاو اگر أسۍ وٕچھو اِتھ پٲٹھۍ گُلمرگ چھُ سۄنمرگ چھ پہلگام چھ اگَرے بہٕ پَننہِ ڈسٹرکٕچ کتھ کَرٕ ییٚتہِ چھُ اَسہِ وُلَر چھُ وولُر چھُ یُس ایشیاہُک سارور کھۄتہٕ بوٚڈ واٹَر یہِ آبہٕ تازٕ یُس چَنہٕ آب چھُ سُہ چھُ وُلُر لیک وُلر سر اَتہِ چھِ واریاہ زیادٕ چیٖز تہِ نیران بیٚیہِ اَتہِ چھِ ہیٚکان اِنسانَس اَتہِ چھِ واریاہ اصل اصل جایہِ یِمَن پیٹھ اِنسانَس گۄڈنچی یتھ آفتاب لوسان چھِ ہیٚکان وٕچھِتھ یا یتھ وُلَر وِو پویِنٛٹ چھِ وَنان اتھ چھِ وُلَر وِو پویِنٛٹ چھِ یہِ وُلَر ویٚنٹیج پارک چھ ییٚتہِ اَٹھوَتو اَتھا وَتو پارَک چھِ یا سُرٕندَر پارک چھِ یِم نیچرَس سۭتۍ یِم قدرتی نَظار چھِ یُس قُدرَتَس سۭتۍ چھُ جُڈِتھ یِم مٲرمٔنٛد پَہاڑ تہٕ یِمَن پَہاڑَن مَنٛز یِم خۄشوٕنہِ آبہٕ کۄلہٕ چھِ وَسان یِم چھِ اِنسانَس اَندروٗنی سکوٗن ہیُتھ اکھ دِوان اِنسانَس مےٚ باسان یِم چھِ یِم اگر اَسہِ اِنسانَس کُنہِ ساتہٕ ٹایم یی اَسہِ پَزِ یِژھَن جایَن گَژھُن تاکہِ اِنسان ہیٚکہِ یُس عام زِندگی مَنٛز اَسہِ پریٚشَر چھُ آسان سُہ ہیٚکہِ اِنسان برداش کٔرِتھ تہٕ بیٚیہِ ہیٚکہِ اِنسان امہِ سۭتۍ نَیہِ نَیہِ کامہِ کٔرِتھ تہٕ تازٕ روٗزِتھ